یُس یہِ پروگرام یُس ییٚتٮ۪ن پروگرام چھُ یہِ روٗد واریاہ کار گر ییٚتہِ ییٚتہِ اَمہِ سۭتۍ گٔے سٔٹوٗڈَنٹ واریاہ زیادٕ یِم شاگرِد چھِ تِم گٔے واریاہ زیادٕ مُتٲثر یِم شُرۍ چھِ وٕچھَن وٲلۍ ٲسۍ تِم ٲسۍ مطلب غورٕ سان وٕچھان کہِ کرُن کیاہ چھُ برونہہ کُن ییٚلہِ یہِ تہِ یہِ پروگرامَس منٛز گٔے پٮ۪رَنٹَس واریاہَن مٲلۍ مٲج ٲسۍ آمٕتۍ اٮ۪واڈ دِتِکھ تِمَن شُرٮ۪ن یِمو اَصٕل پروگرام ہووُکھ یِمَو اَصٕل کَلاکٲری ہٲوٕکھ برٛونہہ کُن بیٚیہِ یُس یِمَو یِمَو یِمَو حصہٕ نیوٗکھ تِمَن دِتِکھ اٮ۪واڈ تہٕ سُہ واریاہ شُرۍ گٔے مُتٲثر اَمہِ سۭتۍ یہِ روٗد اکھ یہِ روٗد اکھ اَصٕل پروگرام یہِ روٗد ییٚتہِ واریاہ زیادٕ گوٚو یہِ ییٚتہِ اَصٕل فیمَس